ہیٚلو وعلیکُم سَلام اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک کَتہِ ہاے ہاے ہاے کٔر تۅہہِ ہَے کوٚروٕ نہٕ فونٕے اَچھا چلو ٹھیٖک چھُ وۅنۍ گژھٕ بہٕ صُبحَن تیٚلہِ تُہۍ ٲسۍوا سٲری توٗرۍ اَچھا چلو ٹھیٖک چھُ تہٕ بہٕ کَرے تۅہہِ صُبحن یورَے فون